آ واریاہ فٲیدٕ چھِ یِمَن لونَن یِمَن لونَن ہٕنٛدۍ چھِ واریاہ فٲیدٕ خاص کَر تِم یِم ایٚگرِکَلچَر سٮ۪کٹَرَس منٛز دِوان چھُ فار ایٚگزامپُل کے سی سی یُس لون چھُ سُہ چھُ یِوان یِمن زٔمیٖنٛدارَن دِنہٕ تَمہِ سۭتۍ چھِ یِم واریاہ فٲیدٕ ہٮ۪کان حٲصِل کٔرِتھ یِم اَمیُک فٲیدٕ چھُ یہِ تہٕ یہِ زِ یِم چھِ ہٮ۪کان پَنُن یُس یہِ بِزنس چھُ سُہ چھِ یِم ہٮ۪کان بَڈٲوِتھ یا بیٚیہِ کہِ باقٕے یِم اِنَسٹرٛوٗمٮ۪نٛٹٕس یِمَن اَتھ خٲطرٕ ضروٗرت چھِ پٮ۪وان اَکھ زٔمیٖنٛدٲری کَرنہٕ خٲطرٕ ضروٗرت چھِ پٮ۪وان فار ایٚگزامپُل ٹِلَر چھُ یا ویٖڈَر چھُ یا واریاہ واریاہ یِم یِم چیٖز چھِ یِمَن پٮ۪وان ضروٗرت یا دانہِ چھۄمبنٕچ مِشیٖن چھِ اگر یِمَن یہِ لون میلان چھُ یا کے سی سی یا بیٚیہِ کانٛہہ ایگرِکَلچَرل لون چھُ یِم چھِ یِمے اِکیٛوِٗپمٮ۪نٛٹٕس یِمَے چیٖز یِمَے مِشیٖنٕز تھاوان ایٚویلیبُل پَنٕنہِ خٲطرٕ تاکہِ پرٛوڈَکٹیٛوِٗٹی یُس یہِ ایٚگرِکَلچَرَل پرٛوڈَکٹیٛوِٗٹی چھِ یہِ گَژھِ اِنکریٖز بیٚیہِ چھُ اَسہِ یہِ فار ایٚگزامپُل ایٚگرِک یِمَن چھِ یِوان یہِ سَبزی سۭتٮ۪ن کا یہِ چھِ زیادٕ پَہمتھ آسان اِنوالو تِمَن چھُ یِوان گریٖن ہاوُس دِنہٕ گریٖن ہاوسَس سۭتۍ چھِ تِم ہٮ۪کان وِجِٹیبُل پرٛوڈَکٹیٛوِٗٹی اِنکریٖز کٔرِتھ یُس یہِ تِکیٛازِ یورٕ چھِ پاپُلیشَن تہٕ زیادٕ تہٕ فُڈ پرٛوڈَکٹیٛوِٗٹی ہٕنٛز زیادٕ کھۄتہٕ چھِ ڈیمانٛڈ أمِس چھِ زیادٕ پَہنَتھ ییٚمہِ سۭتۍ ییٚلہِ أسۍ یِمَن لون چھِ پرٛووایِڈ کَران یِمَن زٔمیٖنٛدارَن یِمَن چھِ واریاہ فٲیدٕ میلان تاکہِ یِم کَرَن پَنُن یُس یہِ بِزنِس چھُ یا پَنُن یُس یہِ زٔمیٖنٛدٲری ہُنٛد پرٛوڈَکٹیٛوِٗٹی چھِ یۄس یہِ یِمَن پیداوار اورٕ نیران چھِ یہِ ہٮ۪کَن تِم اِنکریٖز کٔرِتھ یہِ پرٛوڈَکٹیٛوِٗٹی